مےٚ حظ کَرے گۄڈنیُک آرڈَر حظ میٖشو پٮ۪ٹھ مےٚ حظ کَرے اَکھ بیگ یُس حظ برٛاوُن کَلَر اوس سُہ حظ اوس واریاہ زیادٕ مٲرۍ موٚنٛد کَلَر تَتھ حظ ٲس پٮ۪ٹھ چن چن تھوڑا ییٚلہِ حظ مےٚ میٖشو ایپ کھلٲو پَتہٕ دۄپ مےٚ بہٕ کَرٕ کینٛہہ آرڈَر گۄڈنیُک آرڈَر حظ اوس مےٚ مےٚ دوٚپ بہٕ کَرٕ کینٛہہ آرڈَر وۄنۍ حظ کوٚر مےٚ سُے بیگ آرڈَر یُس حَظ تَتھ حَظ ہو تَتھ منٛز حظ اوسُکھ فوٹوَس پٮ۪ٹھ حَظ ٲسۍ ہاوان تَتھ ژور پانٛژھ چندٕ حَظ ٲسۍ ہاوان لَنجہِ حَظ ٲسۍ تَتھ تریٚشوَے ٹایپ تہِ لَکٕٹۍ بٔڑۍ تہٕ منٛزِم تریٚشوَے ٹایپ حَظ ٲسۍ تَتھ سُہ حَظ اوس واریاہ زیادٕ خوٗبصوٗرت بیگ حَظ ییٚلہِ حَظ سُہ مےٚ ووت تَتھ اوس تمو اَرداہ اَگست تھوٚمُت ڈیٹ واتنَس مگر تمو سوٗزُکھ سُہ پنٛدہ اَگستَس پنٛدہ نہٕ کینٛہہ شُراہ اَگستَس سوٗزُکھ تٕمو یاد چھُم نہٕ ڈیٹ اَصٕل پٲٹھۍ کِہیٖنۍ تہِ نہٕ تمو سوٗزُکھ سُہ دٔستی مگر مےٚ آو واریاہ زیادٕ بِہیوییر پَسنٛد ڈیلِؤری باے سُنٛد تہِ ییٚلہِ حَظ مےٚ سُہ بیگ اوٚن بس مےٚ مٕژراوانے روٗد مےٚ سُہ تَتھ اوسس واریاہ زیادٕ پیکِنٛگ تہِ اَصٕل پٲٹھۍ مٔژرٲو مےٚ تَتھ پیکِنٛگ یُِتھُے مےٚ سُہ مٔژرو مےٚ کوٚرُن واریاہ زیادٕ واریاہ زیادٕ پَسنٛد سُہ سُہ اوس سورُے تمو فِکس کٔرِتھ تَتھ منٛز زَن اوسُکھ تمو کوپَن اَکھ تہِ تھومُت سُہ اوس بیگ اوس ساڑَن ژورَن ہَتھ رۄپیَن تمو اوسُکھ مےٚ فِفٹی رُپیٖز کوپَن تَتھ تھومُت بیٚیہِ حَظ مےٚ حَظ یُتھُے ایپ کھُلو مطلب بیگ کھُلو پَتہٕ کٔر مےٚ کٲم دیُت مےٚ تمَن گۄڈتھٕے تَتھ فیٖڈبیک واریاہ زیادٕ فیٖڈبیک حَظ دیُت مےٚ اَصٕل تمَن مےٚ آو واریاہ زیادٕہ سُہ بیگ اَصٕل سٲری حظ ٲسۍ او میٖشو پٮ۪ٹھ چھِ نہٕ اَصل پَلو وَل کِہیٖنۍ تہِہٕ اَصٕل بیگ چھِنہٕ واتان کِہیٖنۍ مگر مےٚ یُس حظ فسٹ ایٚکٕسپیٖریَنس روٗد امہِ بیگُک واریاہ زیادٕ اَصٕل حَظ بہٕ ٲس واریاہ زیادٕ تعٲریٖف کَران میٖشوٕکۍ کیٛازِ مےٚ آے مےٚ یِم تہِ چیٖز ونیُک تام آے مےٚ آیہِ واریاہ زیادٕ اَصٕل وۄں یُس مےٚ یہِ فٔسٹ آرڈَر اوس یہِ بیگ یہِ چھِ مےٚ وٕنہِ تہِ مطلب اَز گٔے زٕ رٮ۪تھ مےٚ پَکناوان زَبَردَس کالٹی زَبَردَس زَبَردَس